ہٮ۪لو سلام علیکُم وعلیکُم سلام ٹھیٖک پٲٹھی شُکُر الحمدُاللہ تُہۍ چھُو ٹھیٖک شُکُر الحمدُاللہ کٔم حظ چھُو مےٚ نہ حظ پرٛزٕنٲیُو معاف کٔریُو مےٚ پرٛزٕنٲیُو نہ اچھا اچھا ٹھیٖک ٹھیٖک وَن سہ ٹھیٖک پٲٹھۍ چھُوا کیٛاہ حظ آ نہ حظ نہ حظ نہ نہ نہ ؤنیُو ؤنیُو فرمٲے تَو

اچھا صحیح تۄہہِ ہہ تۄہہِ ہہ مےٚ چھِنہٕ گۄڈٕ وُچھُن یہِ مَنیجمیٚنٹ چھِنہٕ گۄڈٕ وُچھُن کیٛاہ وَنہِ نہ آ پگاہ چھِ بِجبِہارہ میچ ٹیٖم مَنیجمیٚنٹ چھِنہٕ وُچھُن تُہۍ کیٛاہ چھُو مان تہٕ سِٹیٹَس کیٛاہ تُہۍ چھُوا بالِنٛگ کِنہٕ بیٚٹِنٛگ آلراونڈَر آلراونڈَر چھُو تُہۍ

تیٚلہِ کَرٕ ہُن اَکھ چلو حظ کیٚنہہ چھُنہٕ پرواے وُچھٕو تیٚلہِ کَرٕہُن کانٛہہ پٕلیر رٕپلیس نہ یُس آوُٹ آف فارَم آسہِ آز تی تی تی تی ون مےٚ تی چھُس بہٕ وُچھان نہ تی چھُس بہٕ وُچھان کانٛہہ پٕلیر کَرٕوُن رٕپلیس یِم چھِ ضروٗری نہ نہ حظ یِمَن کَتہِ چھی تگان جاے بناوٕنۍ ٹیٖمَس منٛز یِمَن نٔے چھِ ٹیٖمَس منٛز تگان جایی بناوٕنۍ صحیح یِمَن ۂے چھِ تگان توفیٖق ۂے تراوُن پتھر ہے ہے اَہَن حظ اۭں توہہِ وونو صحیح سُہ چھِنہٕ ہٮ۪کان دٕوتھی تٔمِس ہہ چھِ سُہ نہ چھِ محنت چھِنہٕ سُہ کران کیٚنہہ نَتہٕ اوس سُہ زبردَس پٕلیر تٔمۍ کوٚر پَنُن پان تباہ بوٗزٕوا ٹھیٖک ٹھیٖک چھِ کیٚنہہ چھُنہٕ پرواے بہٕ وَنہَو تیٚلہِ لَگ بَگ اَسہِ چھِ پگاہ گژھُن بہٕ کَرٕہَو تۄہہِ شام تامَتھ فون